سَلام وعلیکُم اَگر کانٛہہ یَژھان آسہِ سکوٗلَس یا اِنسچوٗٹَس مَنٛز کُکِنٛگ کَرُن ایٚز اَے پروفیشَن تہٕ سُہ چھُ اَسہِ ہیٚچھناوُن ٹیٚکنیٖکس بیٚکِنٛگ اِنگریٖڈِیَنٹس سِلیٚکشَن فُڈ پریٚپریشَن ریٚسِپی ڈیزایِن نایِف سِکلِنٛگ کِچَن میٚنیجمنٹ کِچَن میٚنیجمنٹ مَنٛز گَژھِ سُہ گۄڈٕے سٹوٗر یا کِچَن صاف تمیُک بانہٕ بَرتَن صاف پٲٹھۍ تھاوُن امہِ پَتہٕ گَژھِ سُہ ہمَت کَرُن کُکِنٛگ کَرنہٕ خٲطرٕ تہٕ واریاہ زیادٕ سونٛچُن اگر کانٛہہ تہِ پرٛابلِم کانٛہہ تہِ مُشکِلات یی سُہ گَژھِ آ سُہ ہیٚکون سالوٗ کٔرِتھ تہٕ کرٛییٹوِٗٹی گَژھِ تٔمِس آسٕنۍ زیادٕ کھۅتہٕ زیادٕ سُہ گَژھِ نٔے نٔے خَیال ڈیٚولَپ کَرُن پَنٕنِس دیٚماغَس مَنٛز کہِ مَطلَب کانٛہہ تہِ ریٚسِپی کِتھٕ پٲٹھۍ بَنہِ کیٛاہ بَنہِ

امہِ پَتہٕ چھُ تٔمِس تَیٲری کَرٕنۍ کُکِنٛگ کَرنہٕ خٲطرٕ سُہ گَژھِ پَنٕنِس پانَس پیٚٹھ کَنٹرول تھاوُن اگر سُہ کانٛہہ تہِ میٖل کانٛہہ تہِ غذا بَناوُن ہیٚیہِ سُہ گَژھِ یُن سکوٗلَس کُنہِ تہِ اِنسچوٗٹَس مَنٛز پَسَنٛد کَرنہٕ تہٕ اِستمال کَرنہٕ مَطلَب غذا بَناونہٕ خٲطرٕ گَژھِ سُہ چوٗز کَرُن ہیٚلدی اِنگریٖڈینٛٹس لایک فرٛوٗٹس وِِجٹیبلٕز پرٛوٹیٖن فُڈس طاقتی چیٖز گَژھِ سُہ اِستمال کَرُن کانٛہہ تہِ کُکِنٛگ کَرنہٕ خٲطرٕ تہٕ امہِ سۭتۍ چھِ واریاہ زیادٕ مَدَد گَژھان مَطلَب بہتَر زِ شکٕل بنہٕ بِننہٕ خٲطرٕ صحتیاب محسوٗس کَرُن ییٚلہِ اَصٕل میٖل اَصٕل غذا بَنہِ تمہِ سۭتۍ چھُ اِنسان ہیٚلدِیر فیٖل کران تہٕ طاقت چھُ یِوان أکِس اِنسان سُنٛد غذا اصٕل غذا کھیٚنہٕ پَتہٕ چھُ تٔمۍ سُنٛد ویٹ سٹیبل روزان موٗڈ سُوِنٛگس چھِ ٹھیٖک روزان

مَطلَب اگر یُس اِنسانَس نیٚنٛدٕر چھِ ضروٗرت آسان سۄ چھ اصٕل غذا کھیٚنہٕ پَتے اِنسان ہیٚکان کٔرِتھ تہٕ ساروٕے کھۅتہٕ بہتَر سِٹرس چھُ اِنسانَس گَژھان کیٚنٛہہ